یُس ہَسا تُرُن آب چھُ تتھ مَنز ہَسا چھ گاڈٕ واریاہ مُشکِل آسان لَگٕنۍ تہٕ اسہ ہَسا چھُ پیٚوان روزُن تتھ وَنان صبر تھاوُن پیٚوان چھُ تھاوُن اسہ چھ پیٚوان اتھ ونان چھِ أسۍ چھ لگاوان تتھ مَنٛز اتھ آبَس ییٚتیٚتھ اسہ جاے چھِ آسان گاڈٕ رَتنٕچ رَٹنٕچ تتہ چھِ أسۍ کران کٲم تتہِ چھِ أسۍ پھل لَگاوان گۄڈٕ چاہے دانہِ ٲسۍ تَن چاہے بَدَل کانٛہہ چیٖز ٲسۍ تَن سُہ چھِ أسۍ لَگاوان تاکہ گاڈٕ یِیِن اَتیٚتھ تہٕ بہن تہٕ کھیٚن یِم دانہٕ پَتہٕ چھ أسۍ لَگاوان تمہِ پَتہٕ وول یا چھ کینٛہہ بَدَل کانٛہہ آسان سامان تہٕ سُہ چھِ أسۍ تراوان أتی تہٕ امہِ سۭتۍ چھِ أسۍ ہیٚکان گٔژھِتھ کٲم گاڈٕ چھِ یِوان تہٕ پَتہٕ چھِ دِگ لَگان تہٕ تمہِ دِگہِ سۭتۍ چھ أسۍ ہیٚکان گاڈٕ رٔٹِتھ تہٕ یمے چیٖز چھِ گَژھان کٲم أسۍ چھِ پیٚوان چھُ بَناوُن گۄڈٕ تتھ ونان سُہ ماحول بناوان گاڈٕ رَٹنَس یعنی کہِ اسہِ چھِ پیٚوان جاے تہِ وٕچھِنۍ جاے گَژھِ اصل آسٕنۍ یا تتنہِ یعنی کہ یَپٲرۍ نہٕ پَکُن گَژھِ نہٕ زیادٕ آسُن نایہِ والیٚن تَپٲرۍ کِہیٖنۍ یا گَژھَن نہٕ تمہ تَپٲرۍ آسٕن جادٕ گاڑٕ یعنی کہ گاڑِ واڑِ تہِ گَژھَن نہٕ آسنہِ پَکان تَپٲرۍ کِہیٖنۍ گٲڑۍ ٲستَن پَکان تمہ سۭتۍ تہِ چھ تھورا گَژھان ڈِسٹرب یعنی کہ تھوڑا چھ گَژھان تمہ سۭتۍ ڈِسٹربَنسے چھِ گَژھان تہٕ بیٚیہِ چھِ اَسہِ پیٚوان چیٖز کَرٕنۍ کٲم اسہِ چھ پیٚوان بِہُن یعنی کہِ تھاوان صبر پیٚوان تھاوُن کیازِ گاڈ چھ نہٕ سۭتی لَگان اتھ چھُ تھوڑا ٹایم لَگان تہٕ گاڈِ اتھ گَژھِ آسٕن تھوڑا اتھ گَژھِ آسُن صبر تہٕ تیٚلے ہیٚکہِ یہِ گاڈ رٔٹِتھ تہٕ یمے چیٖز چھِ پیٚوان اَسہِ تھاوٕنۍ مَدِ نَظَر تہٕ گاڈٕ چھِ أسۍ ہیٚکان آرام سان رٔٹِتھ